ہیٚلو اَسلام علیکُم وعلیکُم سَلام ٹھیٖک چھِوا اَصٕل پٲٹھۍ شُکُر خدایَس کُن تُہۍ چھِو سٲلِم ٹھیٖک آ شُکُر خدایَس کُن تُہۍ چھِو سٲلِم ٹھیٖک آ ؤنِو حظ تۅہہِ آ أسۍ چھِ کانٛگرِ بَناوان حظ تۄہہِ چھَو حظ کانٛگرِ ضروٗرت کیٚنٛہہ کانٛگرِ چھَو حظ ضروٗرت کۭژاہ اَچھا اَچھا کٕننہٕ خٲطرٕ چھِ تۄہہِ ضروٗرت گوٚو تہ تیٚلہِ لَگنو تۄہہِ واریاہ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تُہۍ دِیو آرڈر بیٚیہِ کٕم ہِش چھَو بَنٲونہِ حظ سُہ تہِ ؤنِو تُہۍ اَچھا اَچھا ٹھیٖک ٹھیٖک اَچھا گوٚو تۄہہِ چھُو گوٚو تۄہہِ چھُو فِلمَن منٛز ضروٗرت حظ کیٚنٛہہ چھُنہٕ سٲلِم سٲلِم بَنان سٲلِم حظ بَنان پانٛژھ ہَتھ رۄپیہِ یُس تُہۍ وَنان چھِو نا اکھ ہِش سُہ گژھِ پانٛژھ ہَتھ بیٚیہِ گژھِ ترٛےٚ ہَتھ رۄپیہِ حظ

لوکلٕے چھُنا بَنان سُہ بَنہِ ترٛےٚ ہَتھ رۄپیہِ یُس تھوڑا ہیٚوِی چھُنا سُہ بَنہِ پانٛژھ یا شیٚے ہَتھ رۄپیہِ پانٛژھ ہتھ شیٚے ہَتھ

پَتہٕ کۭژاہ گژھِ فرق پَتہٕ زَن گژھان وُہ رۄپیہِ لیس بیٚیہِ کوٗتاہ گژھِ تُہۍ کٔرِو تُہۍ وُچھِو بیٚیہِ چھُنا کانٛگرِ آسان اَصٕل کانٮ۪ن ہٕنٛز بَنٲوِتھ کانہِ تہِ گژھن نا آسٕنۍ اَصٕل بیٚیہِ وُچھِو تُہۍ کانٛگٕر کٲثاہ مَضبوٗط آسہِ تَمہِ آیہِ تُہۍ وُچھِو نا گۄڈٕ یِتھٕے کٔنٮ۪تھ ما ہیٚیِو تُہۍ تُہۍ وُچھِو پَتہٕ أسۍ چھِ پانَے بَناوان حظ اَسہِ چھُ واریاہ موٚزوٗر حظ أسۍ چھِ بَناوان گرے پانَے أسۍ چھِ شیران کران تہٕ نَیہِ تہِ بَناوان تُہۍ وُچھِو گۄڈٕ کانٛگرِ یِم چھِ پانٛژھ ہَتھ شیٚے ہَتھ رۄپیہِ گژھان ؤنکٮ۪نس حظ کانٛگٕر حظ تُہۍ چھِو وَنان ترٛےٚ ہَتھ رۄپیہِ ترٛین ہَتن چھِ گژھان اَز لوکَل کانٛگٕر نِچ کانٛگٕر حظ سۄ گژھِ کَم سے کَم شیٚے ہَتھ رۄپیہِ ؤنکٮ۪ن تُہۍ وُچھِو بیٚیہِ بیٚیہِ دِیو تُہۍ آرڈر تَمے حِسابہٕ کَرو پَتہٕ تۄہہِ کَنسیشَن وُچھو کٕم چھِو تۄہہِ آ ٹھیٖک حظ چھُ تَتھ اَصٕل کوٚروٕ اَصٕل کوروٕ تۄہہِ تُہۍ ؤنۍزیٚو مےٚ کوٗتاہ کیٛاہ آسَن ضروٗرت تہٕ پَرواے چھُہٕ کِہیٖنٛۍ تہِ نہٕ تُہۍ کٔرۍزیٚو پتہٕ تَمی وِزِ فون ٹھیٖک چھا اَچھا چلو